اگر أسۍ پنٕنہِ کۄلگامہِ ڈسٹرکٕچ کتھ کرو ییٚتہِ یوٗتھ چھُ یِم ہسا چھِ واریاہ ایجوکیٹڈ یِمن چھِ دؠماغ تہِ اَصٕل البتہ ییٚتہِ ہسا چھِ گورمنٹن کٲم کٔرمٕژ ییٚتہِ چھِ ان اؠمپلایمیٚنٹہٕ چھِ زیادٕ یوٗتھ چھِ پٔرِتھ لٮ۪کھِتھ بیکار اپارچوٗنٹی چھُنہٕ یِمن کُنہِ تہِ فیٖلڈس منٛز تیٖژاہ دِنہٕ یِوان کینٛہہ ییٖژاہ یِمن دِنہٕ گژھن یہِ چھِ بد قٔسمَتی کیازِ ییٚتہِ چھِ پی ایچ ڈی کٔرِتھ پی ایچ ڈی کٔرِتھ ایم بی بی ایس کٔرِتھ گریجویشن امے کٔرِتھ ایم ایس سی کٔرِتھ چھِ واریاہ لڑکہٕ بیکار بِہتھ آسان گرِ ییٚمہِ سۭتٮۍ یِمن واریاہ پرابلم چھِ گژھان ان ایمپٔلویمینٹہ سۭتۍ یِم چھِنہٕ ہؠکان کہیٖنۍ کمٲوِتھ یِم چھِ وُنہِ پننؠن گرِکؠن منٛز رۄپیٚیہِ دہ کُنہِ کہِ منٛز اگر یِم دہ رۄپیٚیہِ ضوٚرتھ آسن یِم چھِ سُہ تہِ پنٕنؠن گرِکؠن منٛگان بیٚیہِ ہَسا چھِ ییٚتہِ کٲم ہَسا چھِ یُس اِنفراسٹرکچَر ایجوکیشنَس یُس اِنفراسٹرکچَر سُہ ہسا چھُ واریاہ لایک کَران سُہ چھُ سُہ چھُنہٕ واریاہ ٹھیٖک کینٛہہ صفٲیہِ چھےٚ نہٕ تَتہِ آسان کینٛہہ ییٚتہِ ہسا چھِ لُکَن یوٗتھس منٛز چھِ واریاہ ٹیلنٹ ییٚتہِ یِم زَن پَنُن ٹیلنٹ ہا ین کُنہِ تہِ سَپوٹسس منٛز البتہٕ بد قٕسمٕتی سان ییٚتہِ چھِنہٕ سپوٹسس تہِ تیوٗت سَنان کِہیٖنۍ یُس ییٚتہِ اِنفراسٹرکچر آسُن گوٚوھ سُہ چھُنہٕ کینٛہہ گرٛاوُنٛڈن ہٕنٛز پروبلِم چھِ سِٹیڈِیَمن ہٕنٛز یوٗتھ چھُنہٕ ہؠکان پنُن ٹیلنٹ نؠبر کٔڑِتھ کینٛہہ